آ اَگر أسۍ وٕچھو وٕنۍکٮ۪ن سرینگر ڈِسٹِرٛکَس منٛز الگ الگ وٕنۍکٮ۪نَس چھِ فُڈٕز یوٗز گژھان یِتھ پٲٹھۍ زَن وٕچھو أسۍ کہِ اگر أسۍ وٕچھو یِم مُسلِم کوٚمنِٹی چھِ تِم چھِ سُہ توشہٕ بَناوان مٔنٛزۍ تِمَن چھِ کیٛاہ تھام سُہ توشہٕ پَنُن آیٹَم آسان تِم چھِ سُہ بَناوان تہٕ تِم چھِ بٲگراوان یا اَگر أسۍ وٕچھو کُنہِ دۄہ چھِ حٔلوٕ ژۄچہِ یا تِم چھِ اَستانَن پٮ۪ٹھ نِوان یا تٕہَر اگر أسۍ وچھو تٕہَر چھِ وٕنۍکٮ۪س مین چیٖز مُسلمَن اَنٛدَر تِم چھِ کَران کٲم سُنَین اَنٛدَر تِم چھِ وٕنۍکٮ۪س تٕہَر نِوان اَستانَن پٮ۪ٹھ دَپان اَسہِ گژھَن بَلایہِ دوٗر یا أڑۍ چھِ کَٹھ کَران زَبح گوٚو یِم چھِ فُڈ اگر أسۍ وٕنۍکٮ۪نَس وٕچھو پَنڈِتٕس پَنڈِتھ چھِ کیٚنٛہہ تِم آیٹَم آسان کیٚنٛہہ سۄ مِٹھٲے تِم چھِ سُہ لوٗکَن درمیان بٲگراوان دَپان کہِ اَسہِ گژھَن بَلایہِ دوٗر گوٚو تِہُنٛد چھُ یہِ اَتھ متعلِق آسان کہِ یِتھ پٲٹھۍ گَژھِ تہٕ باقٕے تہِ چھِ وَنان تہٕ فِلحال چھُ سون چھُ یِہوٚ ے